یُس میون کَلچر چھُ أسۍ چھِ مُسلِم أسۍ چھِ مُسلِم اَسہِ چھِ روزٕ واریاہ اِمپاٹنٛٹ أسۍ چھِ ہٮ۪کان روزٕ تھٲیِتھ بیٚیہِ چھِ أسۍ ہٮ۪کان درگاہ گٔژھِتھ تَتہِ چھِ أسۍ ہٮ۪کان دُعا مٔنٛگِتھ خۄدایس کہِ یِم أسۍ دُعا آسن یِم اَسہِ مُراد آسن تِم چھِ أسۍ ہٮ۪کان پوٗرٕ کٔرِتھ پَتہٕ گٔیے ہِنٛدُو ہِنٛدُوس منٛز چھِ تِم چھِ ہٮ۪کان پوٗجا کٔرِتھ تِم چھِ گژھان مٔنٛدِرَن منٛز تَتہِ چھِ کران پوٗجا یا تِمن تِہُند مانُن چھُ کہِ اَگر أسۍ سِنٛدوٗر بَرو یَتھ فورہیڈس تَمہِ خٲطرٕ چھ تِم دَپان کہِ اَسہِ یُس خانٛدار چھُ آسان سُہ چھُ روزان ہمیشہٕ خٲطرٕ زنٛدٕ اَگر أسۍ سُہ تھاوو نہٕ تہٕ تٔمِس چھِ ہٮ۪کان کیٚنٛہہ خطرٕ آسِتھ تہٕ تِتھٲے کٲٹھۍ چھِ وَنان کہِ مُسلمان اَگر نہٕ أسۍ روزٕ تھاوو کینٛہہ أسۍ گژھو جہنمَس یا اَسہِ دِ بدل کانٛہہ سَزا خۄداے لایِک کہِ پَتہٕ چھِ سِکھ تِم چھِ وَنان کہِ اَگر نہٕ أسۍ کَلس پٮ۪ٹھ ڈُپٹہ تھاوو أسۍ ہاوو پَنُن بُتھ سارنٕے تہٕ اَسہِ چھُ اَسہِ پَنٕنِس مزہبَس مںٛز چھُ تِم چھِ اَسہِ دَپان اَسہِ کھژھن گۄنہ یِمن چھِ اَسہِ ریلِجس مطلب پَنٕنۍ پَنٕنۍ ریلجس پَنٕنۍ پَنٕنۍ رِچوَلز آسان